ہیلو اسلام علیکُم بِلال صٲب اَسہِ اوس گژھُن ایٚکسکرشَن پَگاہ نہَ کۄکَر ناگ اوس گَژھُن ایٚکسکَرشَن بوٗزتھا اَوا اَوا صُبحن اوس گژھُن مےٚ دوٚپ بہٕ ترٛاوَے تیٚلہِ رۄپیَس پانٛژھ ہَتھ گوٗگٕل پے یَس منٛز صُبحَن اوس گژھُن پانٛژھِ بَجہِ اَسہِ بوٗزوا اَوا اَوا تیٚلہِ تھاوَے بہٕ اٮ۪کاونٹَس منٛز رۄپیہِ گوٗگٕل پے یَس منٛز ہا اَوا گوٗگٕل پے یَس منٛز تھاوے بہٕ پونٛسہٕ ترٛٲیِتھ تہٕ پَتہٕ چھُ گژھُن اَسہِ ٹھیٖک چھا صُبحَن یِمو أسۍ گوٗرۍ وَانس نِش أسۍ چھی تٔتۍنٕے پرٛاران پٲنٛژھِ بَجہِ ٹھیٖک چھا آچھا آچھا چلو گوٚو ٹھیٖک مگر ضوٚروٗری یِن دھوکہٕ وونٛکھ گژھِ تہٕ پَتہٕ گژھِ پرٛابلِم آچھا ہیلو اسلام علیکُم بِلال بَے ژےٚ پَے اٮ۪کاونٹَس منٛز پونٛسہٕ واپسٕے ژٕ وۄنۍ چھِ مےٚ کامہِ گژھُن پگاہ بہٕ ہیٚکہٕ نہٕ یِتھ تہِ کینٛہہ ژےٚ چھے پَیی پرٛابلِم گٔے مٔہنی درٛایی نہٕ مےٚ کَرے شاکرس فون تٔمۍ ووٚن مےٚ تہِ چھُ گَژھُن کامہِ پگاہ بہٕ ہٮ۪کہٕ نہٕ یِتھے تہٕ وۄنۍ کیٛاہ کرٕ وۄنۍ پٲنٛسَے واپَس عامرَس تہِ کَریٚیَم فون تٔمۍ تہِ مونٕے نہٕ تٔمِس تہِ تٔمۍ تہِ مون دوٚپُن مےٚ تہِ چھِ گَرِ کٲم کینٛہہ تہٕ بہٕ تہِ ہٮ۪کہٕ نہٕ یِتھٕے شاہِدَس کریٚیَم فون تٔمۍ تہِ مونُے نہٕ دوٚپُن مےٚ تہِ چھُ پَگاہ گژھُن کوٚت تام رنٛگ کامہِ تہٕ بہٕ تہِ ہٮ۪کہٕ نہٕ یِتھٕے عادلس کریٚیَم فون تٔمۍ تہِ مونُے نہٕ دوٚپُن مےٚ تہِ چھُ گرِ کٲمٕے پگاہ کینٛہہ تام پن وَن انُن بہٕ ہٮ۪کہٕ نہٕ یِتھٕے مےٚ کَرے سارنٕے پَنٕنۍ کِنۍ کوٗشِش اورٕ چھُن مانان وۄنۍ ژٕ ترٛاو ژٕ پانٛژھ گوٗگل پے یَس مَنٛز واپَس ژٕ دِ واپَس وۄنۍ ہٮ۪کو نہٕ یِتھ کینٛہہ وۄنۍ کَرو اِنشاء اللہ دۄیہِ ژورِ دۄہہِ کَتھ اَتھ بارَس مُتعلِق تَمہِ دۄہ کَرَے ژےٚ بہٕ فون یورَے ژٕ ترٛاو فِلحال پٲنٛسہٕ واپَس اٮ۪کاوُنٛٹَس باقٕے چھُ سَہَل بوٗزتھا کینٛہہ چھُنہٕ پَرواے باقٕے پٲنٛسہٕ ترٛاو سا واپَس گوٗگٕل پے بَس اِنشاء اللہ میلہٕ نیرو أسۍ دۄیہِ ترٛیٚیہِ دۄہہِ پَتہٕ وارٕ کار ٹھیٖک چھا ہِلال بَے اَوا اَوا چلو بیٚہہ رۄبَس حَوالہٕ تیٚلہِ ہہ اوکے بَے